کَشمیٖری زَبان چھَنہٕ خٲلٕے زَبانٕے یوٚت کیٚنٛہہ یہِ چھِ سٲنۍ شان اَمہِ سٍتۍ چھِ اَسہِ پَنٕنۍ جذبات کَران اِظہار لوٗکَن تھٕے اَمہِ سٍتۍ چھِ أسۍ وارِیاہ وارِیاہ کیٚنٛہہ ہیٚکان کٔرِتھ نہَ کہِ چھِ خٲلی خٲلی زَبانٕے یوٚت یہِ چھِ سٲنۍ شان یہِ چھِ سانہِ کَلُک تاج أسۍ چھِ ہیٚکان کٔشیٖرِ زَبانہِ منٛزَن گؠوُن تہِ بوٗزِتھ أسۍ چھِ ہیٚکان یا ہسا یہِ ریڈیو چھِ أسۍ بوزان سُہ چھِ أسۍ کٔشیٖرِ کشمیٖری زَبٲنۍ منٛزٕے بوزان یہِ ہسا یہِ گؠوُن چھِ أسۍ بوزان شٲعری چھِ أسۍ کَران کٔشیٖرِِ زَبانہِ منٛز کَشمیٖری زَبانہِ منٛز یہِ چھِ سانہِ کَلُک تاج یہِ چھُ سون فَخر کَشمیٖری زَبان تہٕ یہِ ہسا یہِ بہٕ چھُس وارِیاہ زیادٕ پرٛاوُڈ کَران فیٖل اَتھ کٔشیٖر کَشمیٖری زَبانہِ پؠٹھ تہٕ مےٚ باسان اَسہِ پَزِ نہٕ یہِ پَنُن کَلچَر دَفناوُن کیٚنٛہہ یِتھٕ کٲٹھۍ اَز چھِ أسۍ پَنٕنِس کَلچَرَس نِش دوٗر دوٗر ژَلان مےٚ باسان اَسہِ پیٚیہِ کَشمیٖری زَبان اَپناوٕنۍ تہٕ اَسہِ پیٚیہِ اَسہِ پَزِ یہِ یا ہسا یہِ تَھپ کٔرِتھ بَنٛد کٔرِتھ پَزِ یہِ پانَس پَنٕنِس دِلہٕ جِگرَس سٍتۍ لاگٕنۍ تہٕ کَشمیٖری زَبان چھِ سٲنۍ کلُک تاج